ہیٚلو اسلام وعلیکم وعلیکم اسلام ٹھیٖکھ چھِو حظ اہن حظ ٹھیٖکھ تُہۍ چھِو حظ ٹھیٖکھ اہن حظ کیٛاہ حظ کیٛاہ حظ چھُو ریٹا کیٛاہ حظ ٹنگن کیٛاہ ٹنگن کیٛاہ ریٹا پانٛژھ ہَتھ گژھان دہ کِلو لۅکٕٹۍ لۅکٕٹۍ چھِ حظ کِنہٕ بٔڈۍ یِم حظ چھُکھ مگر ژٕ واریاہ درۅگۍ دِوان فرٛٲشۍ ٹنٛگ چھِو حظ ژٕنَن کٔم حظ چھِو یِم حظ بٔڈۍ کِنہٕ لۅکٕٹۍ تِمن کیٛاہ ریٹ گَژھان

برابر ترٕٛہ رۄپیہِ حظ اچھا چیٚری ما حظ چھَو چیٚری وۅزٕلۍ وۅزٕلۍ چھِ حظ تِمن کیٛاہ ریٹاہ گَژھان تُہۍ حظ چھِو اَسہِ تہِ خریٖدار نظرٕے کران اہن حظ تہِ حظ پوٚز مگر أسۍ حظ چھِ تۅہے نِش اَنان اچھا یہِ سٹرابٔری ما حظ چھُو وۅزٕلۍ وۅزٕلۍ چھِ حظ کِنہٕ یِمے اچھا ٹھیٖکھ چیٚری یَن ما چھِ کٮیٚمۍ وٮیٚمۍ ترٛیلہٕ چھِو حظ مہرٲجی ترٛیلہٕ چھِو حظ اچھا ٹھیٖکھ وۅزجہِ وۄزجہِ چھا اچھا ٹھیٖکھ وۅں کیٛاہ حظ ریٹاہ چھِو ونان تُہۍ تُہۍ حظ چھِو اَسہِ خریٖدار نظر کَران أسۍ حظ چھِ تۅہے نِش مال شال اَنَان بہ للہ حظ چھِو تُہۍ خریٖدار نظر کَران اہن حظ سُہ حظ چھُ آ أنِو حظ تیٚلہِ تُہۍ آ مگر اصٕل اصٕل مال أنۍ زٮیٚو اکھ أنۍ زٮیٚو گِلاس بیٚیہِ أنۍ زٮیٚو چیٚری بیٚیہِ أنۍ زٮیٚو تریلہٕ بیٚیہِ أنۍ زٮیٚو ژٕنَن مگر چیٚری گَژھنو آسٕنۍ صاف یِنہٕ حظ کٮیٚمۍ شٮیٚمۍ آسن تہٕ اَسہِ تہِ چھِ نہٕ حظ آ بُتھِ کٕنٕنۍ مےٚ تہِ گَژھن رۄپیہِ دٔ بَننہِ تہٕ ژےٚ تہِ گَژھٕنےَ رۄپیہِ دہ بَننہِ آ ٹھیٖکھ حظ چھُ بیٚیہِ حظ چھُ اَسہِ ژےٚ پٮ۪ٹھ بروسہٕ ژٕ حظ چھُکھ اصٕلے مٮیوٕ سوزان تِم تہِ حظ أنۍ زِ اکھ زٕ آ تِم فرٛٲشۍ ٹنٛگ أنۍ زِ نہ نہ فرٛٲشۍ ٹنٛگٕے أنۍ زِ ادٕ حظ ٹھیٖکھ حظ چھُ ادٕ حظ بِہِو حظ خۄدایَس حوالہٕ